اَسلامُ علیکُم وعلیکُم سلام وَرحمتہ اللہ اَہَن حظ ٹھیٖک تُہۍ ؤنۍتو حظ مےٚ تُہۍ چھُو حظ محلہٕ پریٚذِڈنٛٹ آبدا شاہ مےٚ حظ ٲس عرٕض مےٚ حظ اوس یہِ مےٚ حظ ترٛایے ایپلِکیٚشَن واریاہ زیادٕ تۄہہِ نِش مگر تُہۍ نہٕ حظ چھُو نہٕ کٕہٕنۍ تہِ قدم تُلان اَسہِ مُتعلِق اَسہِ حظ چھِ پاورَس واریاہ زیادٕ پرٛابلِم گژھان اَتھ حظ چھِ ٹیکنِکَل فالٹہٕ واریاہ گژھان أسۍ حظ چھِنہٕ ہٮ۪کان پاورَس بُتھٕے وُچھِتھ وۅنۍ کِہیٖنۍ صُبحٲے ہَسا چھُ گژھان صُبحٲے چھُ گژھان أٹھِ بجہِ پَتہٕ چھِ یِوان ساڑِ ٲٹھِ پَتہٕ چھُ گژھان بیٚیہِ گنٛٹَس دۄن گنٛٹَن اَسہِ حظ چھُنہٕ دۄہَس آسٲنی پاوَر أسۍ حظ چھُنہٕ آبہٕ قطرٕ تہِ کِہیٖنۍ اَسہِ حظ چھُ پاوَر پاورَس پٮ۪ٹھ آب تہِ اَسہِ حظ چھُ سورُے اَسہِ حظ گوٚو گیٖزرَس منٛز سیُن تہِ خراب اَسہِ حظ چھِ واریاہ پرٛابلِم پٮ۪وان وُچھنہِ مہربٲنی کٔرِتھ حظ چھِ مہربٲنی کٔرِتھ کٔرِو حظ اَتھ وۅنۍ کیٚنٛہہ مہربٲنی چھَ مہربٲنی کٔرِتھ پاورَس حظ تَتھ حظ چھُ ٹیکنِکَل فالٹہٕ تَتھ حظ مےٚ حظ چھُ باسان اَتھ منٛز چھُ گَرٕ زیادٕ یہِ تہٕ اَتھ چھُ گژھان اَمی سۭتۍ فالٹہٕ اَتھ حظ چھُنہٕ سَمجھٕے یِوان کیٛاہ چھُ گژھان سٲنۍ یہِ نہٕ حظ چھُنہٕ واتٲنی اور کیٚنٛہہ اَسہِ حظ ترٛٲے واریاہ ایپلِکیٚشنہٕ اَتھ چھُنہٕ گژھٲنی کیٚنٛہہ وۅنۍ وۅنۍ حظ چھَسو بہٕ تۄہہِ مہربٲنی کٔرِتھ یہِ گُزٲرِش کَران کہِ سٲنۍ پرٛابلِم گٔژھ حل گَژھٕنۍ مےٚ حظ ترٛٲو تۄہہِ نِش مےٚ ترٛاے لگ بگ داہ پنٛداہ ایپلِکیٚشَن مےٚ وٲتۍ اَز زٕ ترٛےٚ رٮ۪تھ ایپلِکیٚشَن ترٛاوان مگر اَتھ چھُنہٕ انٛدٲنی کیٚنٛہہ اَتھ پٮ۪ٹھ چھُو نہٕ تُہۍ کانٛہہ قدمٕے تُلان حظ کِہیٖنۍ نہٕ تۄہہِ حظ لاگنووٕ نوٚو ٹرٛانسفارم مگر اَتھ چھُ ٹیکنِکل فالٹہٕ حظ گژھان تُہۍ چھُو لۅکُٹ ٹرٛانسفارَم لَگان اَتھ چھُ زیادٕ گَرٕ اَتھ چھُ زیادٕ چوٗلہٕ ایڈ کٔرِتھ اَتھ پٮ۪ٹھ حظ چھُ لگ بگ ژَتجی زیادٕ گرٕ اَتھ حظ چھُ یتھُے لاگان تِتھُے چھُ اَتھ دھماکہٕ گژھان ٹرٛانسفارمس اَتھ حظ چھُنہٕ پاوَر چھِنہٕ أسۍ وُچھٲنی مہربٲنی کٔرِتھ لٲگِو تُہۍ زٕ ٹرٛانسفارَم یا ترٛےٚ ٹرٛانسفارَم ییٚمہِ سۭتۍ یہِ پاوَر ہیٚکہِ دٔرِتھ أسۍ تہِ وُچھو پاوَر کٮُ۪تھ چھُ آسان اَسہِ چھُ واریاہ پرٛابلِم گژھان حظ مہربٲنی کٔرِتھ اَسہِ حظ گوٚو ہَفتہٕ آب وُچھنَسٕے اَمہِ پاورٕکہِ وجہ سۭتۍ اَسہِ حظ چھُ سورُے أتھۍ پٮ۪ٹھٕے پاورَس پٮ۪ٹھٕے أسۍ کٕژاہ پرٛابلِم وُچھو وۅنۍ اَمہِ ذٔریعہِ ایپلِکیٚشَن تہِ حظ ترٛٲو وۅنۍ کیٛاہ چھُ اَمہِ خٲطرٕ کَرُن یہِ حظ چھِ یِوان سرینَگرَس منٛز یہِ حظ چھُ یِوان شالِمارَس منٛز یہِ حظ چھِ ایلکو کالنی یہِ حظ چھِ ایلکو کالنی مہربٲنی کٔرِتھ حظ کٔرِو یہِ پرٛابلِم سٲنۍ ٹھیٖک مےٚ حظ ترٛٲو ایپلِکیٚشَن تہِ مگر اَتھ پٮ۪ٹھ چھُنہٕ کانٛہہ غورا گژھان تُہٕنٛدِ طرفہٕ

اَدٕ حظ مہربٲنی حظ گٔے مہربٲنی گٔے تُہُنٛد اَگر تُہۍ اَتھ مَسلَس پٮ۪ٹھ غور کٔرِو سۄ گٔے تُہٕنٛز مہربٲنی حظ

اَدٕ حظ اَدٕ حظ ٹھیٖک حظ چھُ اَدٕ حظ اَسلام علیکُم اسلام علیکُم